سٲنِس علاقَس منٛز چھِ واریاہ زَرخیز زٔمیٖن صاف آب ییٚمہِ کِنۍ زَن أسۍ پَتہٕ امہِ سۭتۍ چھِ اَسہِ دِوان یِم مَدَد بَڑاونَس منٛز دالہٕ چھِ امہِ سۭتۍ اَصلہِ وۄبدان مکٲے چھِ اَصٕل وۄبدان ژوٗنٛٹھۍ چھِ وۄبدان واریاہ کینٛہہ میوٕ چھِ وۄبدان سبزی چھِ وۄبدان بیٚیہِ چھُ اَسہِ ییٚتہِ آب واریاہ صاب ییٚمہِ کِنۍ زَن أسۍ بِجلی چھِ ہیٚکان پرٛوڈوٗس کٔرِتھ بیٚیہِ چھِ ییٚتِکۍ لُکھ چھِ زٔمیٖن دٲری کُن شال وال وۄبداوان چھِ ییٚمہِ کِنۍ زَن لُکھ چھِ پَنُن عیال پکناوان تہٕ یِہے چھُ واریاہ بوٚڑ رول یِمن رِسورسَن ہُنٛد بِزنٮ۪س ایٚکٹِوِٹی ہُنٛد چھُ واریاہ رول یِمَن رِسورس